اَسہِ اَسہِ ہسا چھِ ٹریڈِشَن بَدلاوُن یِتھ پٲٹھۍ اَسہِ پرٲنۍ خلق ٲسۍ گۄڈٕنیتھ کران کٲم تِم ٲسۍ پرٲنۍ زِندگیا گُزاران تِن تَنہٕ پٮ۪ٹھ ہسا آے واریاہ چینج کۭژاہ چینج آیہِ زِندگی سانہِ منٛز واریاہ چینج آیہِ گورمینٹَن تہِ کوٚر واریاہ قانوٗن لاگوٗ ییٚمہِ سۭتۍ سٲنۍ زِندگۍ نیصفا نیصف گے نیصفا نیصف مطلب یہِ سٲنۍ زِندگی بَدلے کیٚنہہ تہِ زِندگی ٲس اَسہِ پرٲ سٲنۍ خَلق سٲنۍ پرٲنۍ لُکھ ٲسۍ تِم ٲسۍ کران کٲم تِم ٲسۍ اَکہِ ساتَن وۄتھان وۄتھان بیٚہوان اکھ أکۍ سُند گژھان سُہ ماے محبت اوس سُہ ہسا بَدلیو اَسہِ سورُے زِندگی منٛز ؤنۍ کینس ہسا چھُنہ کانہہ کٲنسہِ ہُند روٗدمُت اکھ بوے چھُنہٕ بیٚنہِ ہُند روٗدمُت مول چھُنہٕ کورِ ہُند روٗدمُت سۄ زِندگی ہسا بَدلے برونہہ کالہِ ہسا اوس ماے محبت لُکَن ہَمسایہِ اوس ہَمسایَس سُنٛد گژھان رِشتٔدار اوس رِشتِدارَن سُنٛد گژھان تَمہِ سۭتۍ ہسا ٲس پَنٕنۍ زِندگی اَسہِ بدلان آز ہسا چھِ سٲنۍ زِندگی نیصفا نیصف گٔمٕژ آز نسا چھِنہٕ برابر لُکھ پَکان تہِ کِہینۍ نہٕ وۄتھان کھٮ۪ن کھٮ۪ن چٮ۪نَس منٛز چھےٚ پَریشٲنی گژھان بیہنَس منٛز چھِ پَریشٲنی ہَمسایَس چھِ نہٕ ہَمسایَس سُند وۄتھُن بِہُن خۄش یِوان رِشتٔدارَن چھ نہٕ رِشتٔدارٕ سُند وۄتھُن بِہُن خۄش یِوان ییٚمہِ سۭتۍ ہسا گے سٲنۍ زِندگۍ یہِ ہسا بَدلے اَند ہٮ۪تھ

خاص کر وَنہٕ بہٕ کٔشیٖر ہُند اَمہِ سۭتۍ کٔشیٖر ہِندِس تہِ چھُ کَلچر اَلگٕے کیٚنہہ تہِ ٲسِن کانہہ تہِ پَریشٲنۍ ٲسۍتَن سۄ سا چھِ سورُے یہِ بَدلے اَسہِ ماحولٕے زِندگی ہُنٛد